ہاں بہٕ چھُس کَران استعمال فیسبُک اِنَسٹاگرٛام ٹُویٖٹَر نِوٕز اَپڈیٹٕز خٲطرٕ کیونکہِ یِمَن منٛز چھِ تُرنٛتہٕ یہِ نِوٕز واتان کہِ کَتھ جاے کیٛاہ گوٚو میٛانہِ گَرٕ منٛز تہِ چھِ میون اَبوٗ باقٕے باقٕے کَران یِم چیٖز استعمال تاکہِ خبرٕ چھِ واتان رِلایبٕل وَنو مطلب ہَنٛڈرنٛڈ پٔرسَںٛٹ نہٕ کینٛہہ سٮ۪وَنٹی تھٔٹی چھِ آسان کیونکہِ کُنہِ ساتہٕ چھِ یِم فیک خبرٕ تہِ وَنان اورٕ یور لیکِن اگر ٹرٛسٹٕڈ میٖڈیَم آسہِ کانٛہہ ٹرٛسٹٕڈ چَنَل آسہِ تیٚلہِ چھِ تم وَنان زبردَس پٲٹھۍ برابر اٮ۪کُریٹ خبرٕ یہِ چھُ واریاہ واریاہ اَصۭل